اَننت ناگ ڈِسٹرِکس منز آیہِ واریاہ چینج واریاہ چینج کینٛہہ ؤری ہیٚتھ واریاہ زیادٕ چینج اِکانامی پؠٹھ تِہ اِنفراسٹرَکچر وَٹ ایٚوَر کُچھ بھی واریاہ زیادٕ چینج آیہِ فار اؠگزامپٕل جی اؠم سی جی اؠم سی اَننت ناگ نیٖٹ چھِ کَران کالِفاے اَکثر چھِ تِم آسان غریٖب لَڑکہٕ یِم کالِفاے چھِ کَران تِمَن گژھِ کالیج مِلُن نَزدیٖک اِسلیے کہِ ساروی کھۄتہٕ چھُ ٹایم بَچان ساروی کھۄتہٕ چھِ تِمَن کِراے بَچان کِراے ییٚلہِ تِمَن بَچہِ تِم ہٮ۪کن پَنُن فوکَس پَننہِ سٹیڈی پؠٹھ کٔرِتھ کِراے گژھِ تِمَن بَچن نَتہٕ چھُ تِمن سرینَگَر گژھُن نَتہٕ جۆم یَنہٕ پؠٹھ جی اؠم سی اَننت ناگ پؠو تَنہٕ پؠٹھ گَیہِ تِمَن واریاہ سہوٗلِیت یا بٮ۪مار چھُ آسان اِنسان خاص کَر چھُ آسان اَکھ لیڈی پرؠگنِنٹ تٔمِس چھُ ہسپَتال ضروٗری آسان گژھُن جی اؠم سی اَننت ناگ چھُ اَننت ناگ کؠن خٲطرٕ واریاہ نَزدیٖک اِسلیے گٔے تمہِ سۭتۍ واریاہ سہوٗلِیَت فار اؠگزامپٕل ییٚلہِ کانٛہہ زَنان مٔہنی یا مَرد کانٛہہ تہِ اِنسان بٮ۪مار اوس گَژھان سُہ اوس پیوان شَہر والُن پَتہٕ ہور پَتہٕ یور تہٕ جی اؠم سی اَننت ناگ ترٲوِتھ آیہِ تٔمِس منٛز واریاہ سہوٗلِیَت واریاہ نَزدیٖکی آیَس ٹایِم تہِ آوُس بَچؠتھ تہٕ اِنسان تہِ بَچیو کنسٹریٚکشن آف روڈٕس چھِ یہِ کہِ روڈ ٲسۍ واریاہ زیادٕ خَراب واریاہ زیادٕ خَراب کہنٛہہ گٲڑۍ ہؠتھ اوس نہٕ اِنسان ہؠکان پٔکِتھ اِنسان اوس نہٕ کُنی زٔنۍ مطلب پایدل تہِ ہؠکان پٔکِتھ کَنہِ آسہٕ آسان رَب ٲس آسان کُنہِ جایہِ ٲسۍ آسان اؠمَرجیٚنسی چھ آسان کُن گژھُن پَتہٕ ٲس آسان گٲڑۍ تیز پَکناوٕنۍ سُہ اوس نہٕ اِنسان ہٮ۪کناوان ٹوٹلی کِہیٖنۍ پٔکتھٕے واریاہ زیإد پرابلِم ٲس گژھان گاڑؠن ضروٗری چھ سڑکَن گژھِ ضروٗری مؠکڈم آسُن واریاہ زیادٕ یا خاص کَر ڈرٚین چھِ آسان سڑکہِ اندو اندو گۄڈنؠتھٕے چھِ بازرَن منٛز آسان سُہ گندٕ آب تِمو ڈرٛینن منٛز اِنسانس چھُنہٕ گَوارے گژھان توکُن وٕچھُن سُہ چھُ واریاہ زیادٕ مٔکٕر آسان ڈرٛین گژھِ آسٕنۍ ییٚلہِ تِمَن ڈرٛین ییٚلہِ تمہِ پَتہٕ تِمَن سیٖمنٛٹ ترٛووُکھ تِمَن ڈرٛین بَنٲوٕکھ تِمَن نالؠن تھوڑا گوٚو پَردٕ یا کُنہِ ساتہٕ چھ سیلاب ویلاب یِوان آب چھُ زیادٕ آسان ییٚلہِ ڈرٛین آسہِ بَنٲیِتھ مضبوٗط تیٚلہِ گژھِ سُہ تٔتھۍ منٛز نَتہٕ چھ سڑکہِ وَسان روٗد تہٕ گژھان چھ سڑک خَراب تہٕ گژھان چھُ سٲرسٕے عَوامس پرابلِم واریاہ زیادٕ پرابلِم واریاہ زیادٕ چینج آیہِ اَننت ناگس منٛز یِمو چیٖزو سۭتۍ ییٚلہِ سَڑک خَراب چھِ گژھان دَب چھِ لَگان زخمی چھُ گژھان اِنسان واریاہ زیادٕ پرابلِم چھِ گژھان اِسلیے سَڑکن ہٕنٛدۍ اندو ندو ڈرٛین سورُے چھُ گژھان تٔتھۍ منز سَڑک چھِ بچان واریاہ چیٖز واریاہ چیٖز چھِ یِم یِمو سۭتۍ چینج آیہِ اننت یا پاوَر پروجکٹٕس چھِ گۄڈنؠتھ اوس اَکھ پروجکٹ بہٕ ونہٕ سٲنِس محَلَس منٛز اوس اَکھ ٹرانَسفارم أکِس شایہِ سُے اوس سٲنِس محَلَس سارسٕے محَلَس وٕنکیٚس آسَن کَم سے کَم کم سے کم دَہ پؠٹھ پَنٛداہ ٹرانسفر ٹرانسفارمر سٲنِس محَلَس یِمو سۭتۍ اَسہِ آسٲیش فیٖس تہِ چھِ أسۍ بَران مَگر تِمو سۭتۍ چھُ اَسہِ واریاہ زیادٕ آسٲیش واتان شُکُر رۄبَس کُن کہِ واریاہ چینج آیہِ یِمو چیٖزو سۭتۍ اَننت ناگ ڈِسٹرِکَس منٛز